ییٚتہِ ہسا چھِ واریاہ چیرِٹیٖز ییٚتہِ ہسا چھِ مطلب واریاہ این جی اوز بیتُل مالز تِم ہسا چھِ واریاہ زیادٕ مدد کران تہنٛدۍ سۭتۍ ہسا چھ اسہِ واریاہ زیادٕ مدد واتان یِم ہسا یِم ایٛن جی اوز چھِ مطلب ییٚتہِ چھُ اکھ یہِ سادات فلا این جی او مطلب سُہ چھُ غریبن واریاہ زیادٕ مسکیٖنن مدد کران یتیٖم یتیٖم خانہ چھُ ییٚتہِ یتیٖم خانہ ییٚتہِ چھُ مطلب واریاہن ڈرسٹرکن منٛز بڈگام ڈرسٹرکَس منٛز تہِ چھُ یتیٖم خانہ سُہ چھُ واریاہن زیادٕ مدد کران واریاہن زیادَن لُکن مدد کران یتیٖم شُرٮ۪ن پرناوان لیٚکھناوان تہنٛد پلو پوشاک تہنٛد کھٮ۪ن چیٚن تِمن چھُ واریاہ امداد تتھ یِوان تِم چھِ شُرٮ۪ن پرناوان لیٚکھناو تِہُنٛد مستقبٕل بناوان تہنٛد مستقبٕل برونٛہہ کُن پکناوانہٕ خٲطرٕ چھِ تِم فنٛڈ سۄمبراوان مطلب کہِ فنٛڈ چھُ تِمن یِوان مطلب کہِ یتیٖم شُرۍ پرنٲیُکھ سا یِمن کٔرو سا مدد